اسلام علیکُم تُہۍ ؤنِو مےٚ یہِ چھا اتہِ ٹوٗر ٹوٗر اینٛڈ ٹرٛاوٕل ایجیٚنسی

ہیٚلو تُہۍ ؤنِو مےٚ یہِ چھا ٹوٗر اینٛڈ ٹرٛاوٕل ایجیٚنسی ٹھیٖک أسۍ چھِ گُجرات پیٚٹھٕ اسہِ اوس اَپٲری چَکرَس گَژھُن تُہۍ ؤنِو مےٚ اورٕ کیٛاہ جاے چھِ اَصٕل اَصٕل جاے کۄپوارا ڈِسٹِرکٹ ٹھیٖک آ تُہۍ کوٗتاہ چھُ ہیٚوان اَتھ پیٚے اچھا ریٚشوارِی تام کوٗتاہ چھُ ٹھیٖک اَسہِ چھُ یُن گُجرات پیٚٹھٕ أسۍ ٲسۍ وُچھان کہِ مَطلَب اگر أسۍ اور یِمو اسہِ کوٗتاہ پیکیٚج گَژھِ تی چھِ أسۍ وُچھان ریٚشواری اگر تُہۍ وَنان چھِ کوٗتاہ چھُ اور تام گَژھان یا بَنٛگَس ٹھیٖک تُہۍ ؤنِو مےٚ اگر اَسہِ نٔگری آسہِ گَژھُن تور ٹھیٖک تہٕ تُہۍ ؤنِو مےٚ آ أسۍ چھِ ٹوٚٹَل باہ نَفر اسہِ کوٗتاہ گَژھِ اگر أسۍ تہِ بَنٛگَس کُن گَژھو ٹھیٖک ٹھیٖک گوٚو مَطلَب کٔژَن دۅہَن پیٚٹھ چھُ یہِ تُہۍ ونان یہِ پیکیٚج اسہِ چھُ ژورَن دۅہَن پیٚٹھ

أسۍ چھِ نان ویٚجی ٹھیٖک کَنسیشٮ۪ن گَژھِ نا اَتھ کِہیٖنٛۍ تہِ تُہۍ ؤنِو مےٚ یہِ بَنٛگَس تہٕ ریٚشواری اَتھ منٛز کیٛاہ ڈِفرَنٕس چھِ یِوان بَنٛگسہٕ کیٛاہ چھُ یہِ تہٕ ریٚشوارِ کیٛاہ چھُ مےٚ چھُ بوٗزمُت بَنٛگَس چھُ یِہَے مٲدان علاقہٕ تہٕ ریٚشوٲرۍ چھِ کیٚنٛہہ تام یِمے پَہاڑ آب واب اَتھ کیٛاہ ڈِفرینٕس چھَ ٹھیٖک

ٹھیٖک تہٕ آ مےٚ چھِ یہِ تہِ بوٗزمُت چھُ مےٚ بوٗزمُت گۄڈنیٚتھٕے کہِ ریٚشواری چھِ یِوان گۄڈنیٚتھ پَتہٕ چھِ یِوان یہِ ٹھیٖک ٹھیٖک چلو تُہۍ ؤنِو تیٚلہِ اسہِ حظ فایِنٕلی اسہِ کیٛاہ چھُ کوٗتاہ گَژھِ اسہِ زِ أسۍ ہیٚکو یِتھ اور اسہِ چھِ واریاہ شوق اور یِنُک اسہِ چھُ وُچھمُت فوٗٹوَن پیٚٹھٕ یہِ ریٚشوور چھِ واریاہ اَصٕل مَطلَب اَمِچ چھَ اسہِ وُچھمِتۍ فوٚٹوٗز چھِ وُچھمٕتۍ بَنٛگسٕکۍ فوٹوٗز چھِ وُچھمٕتۍ اَسہِ چھُ شوق بَڈٕ اور یِنُک ٹھیٖک تہٕ تُہۍ کَتہِ پیٚٹھٕ کٔرِِو اسہِ پِک تیٚلہِ ٹھیٖک ٹھیٖک اوکے اوکے اوکے اللّہ حافِظ اوکے اوکے اَللّہ حافِظ